ییٚتہِ پٮ۪ٹھ آرٹفِشَل اِنٹٮ۪لِجٮ۪نسی آیہِ تَتہِ پٮ۪ٹھ چھِ لَگان یِمَن واریاہ مَزٕ برٛونٛہہ اوس نہٕ لَگان مَزٕ گِنٛدنَس کِہیٖنۍ کیٛازِ برٛونٛہہ اوس نہٕ یہِ آرٹِفِشَل اِنٛٹٮ۪لِجٮ۪نسی کِہیٖنۍ وٕنۍ چھِ آز لگان واریاہ مَزٕ گیمَن واریاہ فٲیدٕ آو اَمہِ سۭتۍ آرٹفِشَل اِنٹٮ۪لِجٮ۪نٕس سۭتۍ بَڑٕ سخ مَزٕ چھُ لَگان آز یِمَن گیمَن گِنٛدنَس پَب جی وَب جی واریاہ آن لایِن گیمہٕ چھِ یِم گۄڈٕ اوس نہٕ لَگان یہِ مَزٕ کِہیٖنۍ گۄڈٕ اوس نہٕ یوٗتاہ ہٮ۪لٕپ مِلان اَسہِ کِہیٖنۍ وٕنۍ چھِ واریاہ ہٮ۪لٕپ مِلان اَسہِ اَمہِ سۭتۍ آرٹفِشَل اِنٛٹٮ۪لِجٮ۪نٕس سۭتۍ تہٕ وٕنۍ چھِ مےٚ واریاہ مَزٕ لَگان گِنٛدنَس واریاہ خوش چھُس بہٕ وٕنۍ کہِ مےٚ چھِ تَگان یُتھ گِنٛدُن یُتھ چھُس بہٕ مَزٕ چھِ لَگان گِنٛدنَس ہُمَن تہٕ گۄڈٕ اوس نہٕ لَگان یُتھ مَزٕ گِنٛدنَس کِہیٖنۍ کیٛازِ گۄڈٕ اوس نہٕ یَتھ زمانَس مَنٛز یہِ کِہیٖنۍ یہِ آرٹفِشَل اِنٛٹٮ۪لِجٮ۪نسی آز چھِ یہِ ترٛومُت یِمو آرٹفِشَل اِنٛٹٮ۪لِجٮ۪نسی وٕنۍ چھِ تَوَے لگان اَسہِ واریاہ مَزٕ یِمَن گیمَن گِنٛدنَس آن لایِن گیمَن وٕنۍ چھُس بہٕ واریاہ خوش واریاہ مَزٕ چھُ مےٚ لَگان گِنٛدنَس نَتہٕ اوس نہٕ مےٚ لَگان گۄڈٕ گِنٛدنَس مَزٕ کِہیٖنۍ گۄڈ ٲس یِہوٚے مَزٕ اوس نہٕ لَگٲنی گِنٛدنَس آز چھِ وَنہِ لگان مَزٕ گِنٛدنَس اَمہِ سۭتۍ آرٹفِشَل اِنٛٹٮ۪لِجٮ۪نٕس سۭتۍ پَب جی گِنٛدنَس یا کُنہ تہِ گیمہ ییٖژاہ گیمہٕ چھےٚ آز چھِ لَگان واریاہ مَزٕ گِنٛدنَس گۄڈٕ اوس نہٕ لَگان مَزَے گِنٛدنَس وٕنۍ چھُس بہٕ واریاہ خوش آز کہِ آز چھُس بہٕ یُتھ گِنٛدان گیمہٕ ہَر کانٛہہ گیمہٕ چھُس بہٕ گِنٛدان زبردست گیم چھُس بہٕ گِنٛدان واریاہ خوش چھُس بہٕ